بہٕ چھُس ساہل مُشتاق مےٚ چھُ یہِ وَنُن زِ مےٚ ٲس تُہنز کیب اکھ ضوٚررتھ مےٚ چھُ یہِ اَسہِ چھُ پٔلان کوٚرمُت مےٚ تہٕ میانہِ فیملی اوس یہِ پٔلان زِ أسۍ گژھو کَشمیٖر ویلی یُس چھِ ہول سٲرٕے کَشمیٖر ویلی یتھ گژھو أسۍ ٹرپ کَرو أسۍ مَگر سٲرسی کَشمیٖر ویلی نَژو اَمہِ خٲطرٕ کریاو مےٚ تۄہہِ سۭتۍ کَنٹیکٹ مےٚ دوٚپ بہٕ کَرٕ تۄہی نِش اکھ کیب اکھ بُک یۄس زَن گے مےٚ پرووایڈ مطلب دِیو اَمہِ خٲطرٕ زِ یُس کَشمیٖرَس اَسہِ نَژن اوس وۄنۍ ؤنو مےٚ کوت کوت چھُ نَژُن مےٚ چھُ گژھُن سٲرسی کَشمیٖرَس حظ یِم تہ کَشمیٖرَس منٛز جایہِ چھِ تِمن سارنی جاین چھُ اَسہِ گژھُن لگ بگ لگن اَسہِ دہ وُہ دۄہ أسۍ چھِ اَصٕل پٲٹھۍ یَژھان زِن یہِ گُزارٕنۍ یِم دۄہ اور نتہٕ لَگہِ اَصٕل ٹایم وایم تہِ ٹھیٖک ٹھاک اور یہِ چھُ فیملی ہُند اَسہِ ٹرپ تَمہِ موٗجوٗب چھُ اتھ زیادٕ اَصٕل پٲٹھۍ اَسہِ گژھُن اَتھ منٛز چھُ اَسہِ گژھُن واریاہن جاین أسۍ کرو شُروعات ییٚتہِ پٮ۪ٹھ حظ ییٚتہِ اۭں پٮ۪ٹھ حظ سونمَرٕگ سونمَرگَس پٮ۪ٹھ کَرو أسۍ سونمَرٕگ چھُ اَسہِ گژھُن اَسہِ چھُ گژھُن گُلمَرٕگ تَتہِ لَگن اکھ زٕ دۄہ سونمَرگہِ لگن اکھ زٕ دۄہ بَنگس ویلی چھِ گژھُن کوپوور تَتہِ لگن اسہِ اَکھ زٕ دۄہ تَپٲری ہسا چھُ اَسہِ کَلاروٗس گژھُن تہٕ تَتہِ یِمو أسۍ دۄہَس منٛزٕے لولاب ویلی چھُ گژھُن اور یہِ حظ یہِ یور چھُ اوڈی سایڈَس چھُ اَسہِ چَکرا دیُن تُکُن چھُ نہٕ أسۍ گٔمٕتۍ کیٚنہہ اسہِ حظ چھُ یہِ اوٗڈی سایڈ تہِ دِمو چَکرا تور چھُ اَسہِ یُن چھُ اَسہِ گژھُن بارامولہ تہِ واریاہن جاین تَمہِ پَتہٕ چھُ واپَس اسہِ پَکُن یَپٲرۍ بَڈگوم سایڈَس چھُ اَسہِ گژھُن واریاہن جاین یَتھ منٛز چھُ اَسہِ یِوان یوٗسمَرٕگ چھُ یِوان تَتہِ چھُ یِوان نِل ناگ چھُ یِوان یا دۄدٕ پَتھری چھُ گژھُن تورٕ یِتھ چھُ اَسہِ واپَس پھیرُن ژرارِ شیٖرف چھُ اَسہِ گژھُن اورٕ تورٕ یِمو أسۍ واپَس تَتہِ لگن اَسہِ تُہۍ ؤنو دۄہ دۄہ زٕ زٕ دۄہ لگن یمن جایَن اَسہِ سری نَگرَس منٛز چھُ اَسہِ تَمہِ پَتہٕ گژھُن شَہرَس منٛز یِمن مۄگل گاڑن یِم تہِ چھِ یِم چھِ باغ چھِ یِم باغات تِمن تَتھ منٛز چھِ نِشات چھُ ُشالمور چھُ ہٲرون چھُ چیشما شاہی چھُ ٹُلِپ گاڑن چھُ بوٹنِکل گاڑن چھُ اور پٔری محل چھُ بادام واری چھُ نہروٗ پارَک چھُ جیٖلہِ ڈَل چھُ اور خاص چھُ اَسہِ گژھُن پَتہٕ بابا ریشی چھُ گژھُن اَسہِ یہِ گیے مےٚ مٔشیٖد وَنُن بابا ریشی چھُ اَسہِ گژھُن ہُپٲرۍ چھُ اَسہِ گژھُن بابا شٔکوٗرٕ دیٖن یُس سُہ وُلر لیک چھُ تور چھُ گژھُن وُلر ونٹیج پارٕک چھِ تور چھُ گژھُن اور تورٕ واپَس یِتھ چھُ اَسہِ سرینَگرس یِتھُے أسی نَژہو سری نَگرٕ لگن اَسہِ زٕ ترے دۄہ تَتہِ پٮ۪ٹھ چھُ اَسہِ واپسی پٮ۪ٹھ اسہِ یُن چھُ اَسہِ گژھُن یَپٲرۍ ساوُتھ کَشمیٖرَس منٛز حظ چھُ اَسہِ گژھُن پہلگام پہلگام لگن لگ بگ اَسہِ ژور دۄہ اَسہِ ترے دۄہ پہلگامَس منٛز اور بیتاب ویلی چھُ گژھُن أکِس دۄن دۄہَن چندنواری کھسو أسۍ تَپٲری تَپٲری تَتہِ چھُ یِوان سُہ شیٖش ناگ شیٖش ناگ تام لَگہِ اَسہِ لگ بگ لَگن اَسہِ زٕ دۄہ تور پَکنس تور چھُ اَسہِ تَتہِ پٮ۪ٹھ پتہٕ گُرین پٮ۪ٹھ گژھُن گٲڑۍ تھاوو أسۍ ییٚتہِ نسٕے کیاہ چھِ یَتھ وَنان چندنواری نِشٕے تُہنز کیب تور چھُنہٕ گژھُن کیب تھاوو أسۍ ییٚتہِ نسٕے مَگر یُس یہِ کیب چھِ ضوٚررتھ اَسہِ اَتھ چھُ اَسہِ پانٕے سیلف ڈرایو اَتھ چھُنہٕ اَسہِ ڈریور ضوٚررتھ اسہِ چھ خٲلی کیب ضوٚرَتھ تُہٕنٛز گٲڑی یوت چھُ ضوٚررتھ ڈریور چھِ أسۍ پانٕے گٲڑی وٲڑۍ چھِ أسۍ پانٕے چلاوان بیٚیہِ چھِ اسلام بادَس منٛز باقین جاین تہِ چھِ اسہِ گژھن زِیارتن پٮ۪ٹھ تہِ چھُ گژھُن یِہوے چھُ سون سَفر گٲڑی چلاوو أسۍ پانٕے مَگر اکھ چیٖز چھُ تُہی ؤنتواَسہِ تُہۍ کیاہ چھِو پرٮ۪تھ کِلوٗمیٖٹرَس کوٗتاہ چھِو تُہۍ ہیوان اَسہِ کوٗتاہ چھُ أکِس کِلومیٖٹرَس حساب کیاہ چھُ دیُن کِلوٗمیٖٹر حِسابہٕ کوٗتاہ ہیٚیِو تُہۍ دۄہَس حِسابہٕ کوٗتاہ ہیٚیو تُہۍ اور یہِ گٲڑی کیاہ چھِ میلیجا وَیلیجا تُہنز گٲڑی کیاہ چھِ میلیج تہِ دِوان بیٚیہِ ؤنۍتو میلیجَس سۭتۍ سۭتۍ ؤنۍتو تُہۍ یہِ زِ گٲڑی گژھِ آسٕنۍ فِٹ اَصٕل مطلب تِکیازِ یہِ چھُ ٹرپ اَتھ منٛز چھ روڈ کیٚنہہ تِم آسَن خراب تہِ روڈ چڑٲے تہِ آسہِ کھسوُن وَسوُن تہِ آسہِ سُہ تہِ چھُ مَسلہٕ اَمہِ پَتہٕ کُنہِ جایہِ اسہ بِہتھٕے گژھِ تہٕ گژھِ پروبلِم تیُتھ مَسلہٕ گژھِ نہٕ گژھُن کیٚنٛہہ یا سِٹیپنی وِٹیپنی گژھِ آسٕنۍ اَتھ سۭتۍ بیاکھ ٹٲر گژھِ اسہِ آسُن اَتھ سۭتۍ کُنہِ جایہِ چھُ پَنچر گژھن کیٚنٛہہ گژھن تُکُن تہِ تھٲےزیو خیال تُہۍ اور وۄنۍ چھُ بیٚیہِ یہِ چیٖز تُہۍ ؤنِو اسہِ تُہۍ کوٗتاہ ہییو اَسہِ یہِ کِراے کوٗتاہ ہیٚیو تُہۍ اَسہِ پرٮ۪تھ کِلوٗمیٖٹرَس ڈریوَر چھُنہٕ تُہُند کیٚںہہ ڈریور چھِ اَسہِ سیلٔف ڈرایوِنگ اَسہِ چھُنہٕ تُہُند ڈریور ضررتھ کیٚںہہ کِلوٗمیٖٹر حِسابہٕ کوٗتاہ ہیٚیو تہٕ میلیجا ویلیجا تہِ کیاہ گژھِ اَصٕل گٲڑۍ دِنۍ گٲڑۍ گژھِ گۄڈٕ فریش آسٕنۍ سیٖٹِنگ حِسابہٕ گژھِ آسٕنۍ گاڑِ منٛز گژھِ نہٕ آسٕنۍ سمیل وِمیل تہِ اَصٕل گاڑِ گژھِ مینٹین آسٕنۍ کٔرِتھ اَصٕل گاڑِ ہُند لُک تہِ گژھِ آسُن اَصٕل شوٗبوٕنۍ گژھِ گٲڑۍ آسٕنۍ بہٕ چھُس وَنان اِنووا اَگر تۄہہِ اِنووا آسہِٕ نو پَہم نو پَہم اِنووا دیٖتو وۄنۍ چھُ مےٚ یی وَنُن تُہۍ ؤنتو کوٗتاہ ہیٚیو تُہۍ کیاہ ہیٚیو تُہۍ تہٕ یہِ اَمہِ موٗجوٗب کَریاوُ تۄہہِ مےٚ فون کیازِ تُہنز گاڑِ چھِ اَسہِ اَمہِ برونٹھ تہِ بُک تہٕ اَسہِ چھُ واریاہ اَصٕل باسیومُت تۄہہِ سۭتۍ کٲم کٔرِتھ باسیو اَسہِ فرق واریاہ اَصٕل تُہۍ چھِو کَسٹمَرَس دِوان واریاہ اَصٕل چیٖز دۄنکھٕ وونکھٕ چھُنہٕ کَسٹمَرس لگان کیٚنٛہہ وۄنۍ ؤنۍتَو جِناب اسہِ یی تہٕ اسہِ اَسہِ کوٗتاہ کیاہ ٹایم لَگہِ یہِ پونسہٕ وونسہٕ لگہِ اَسہِ کوٗتاہ چھُ اسہِ دیُن کۭتِس پٮ۪ٹھ دِیو تُہۍ گٲڑۍ وٲڑۍ تہٕ یہِ ؤنۍتو تُہۍ مہربٲنی کٔرِتھ